پٕلانٛٹ ہیٚلدی ایٚڈوایِز رَٹنہٕ خٲطرٕ چھِ أسۍ کران کٲم گۄڈٕنیٚتھٕے چھُ آسان یِم زَن اَتھ سۭتۍ وابستہٕ چھِ آسان مطلب پرٛٲنۍ گرٛیٖس یا تَجرُبہٕ کار چھِ آسان ییٚمہِ ساتہٕ دَہ وُہُر وُہ وُہُر پَنٛداہ وُہُر ژَتجی وُہُر تَجرُبہٕ چھُ آسان تِمَن نِش چھِ أسۍ ایٚڈوایِس حٲصِل کران سۭتۍ چھُ گژھان بَچہٕ أمۍ چھُ آسان کُل دیٛوتمُت یہِ چھُ وَنان أمِس یِتھۍ کٲٹھۍ حظ دیٛوتُے مےٚ یہِ کُل ییٚمہِ کہِ خٲطرٕ چھِی ژےٚ نوٚم نوٚم چیٖز کَرٕنۍ گوٚو أمِس چھِ اَتیٚے پٮ۪ٹھ اکھ گایڈیٚنٕس اکھ میلان ٲں ماجہِ مٲلۍ سٕنٛدیٚن طرفہٕ نہ سا یُس کُل دیٛوت مےٚ اَمہِ خٲطرٕ کیٛاہ کوٚر مےٚ تہٕ ژےٚ کیٛاہ چھُے کَرُن گوٚو یہِ اکھ دوٚیم چھُ یِم زَن محکمَن چھِ آسان ڈِپاٹمیٚنٹہٕ یُس تَمَن چھُ آسان یِم زَن آفسٲرٕس فیٖلڈ آفسٲرٕس چھِ آسان یِمن نِش تہِ ہسا چھِ أسۍ ایٚڈوایِس حٲصِل کران پٕلانٛٹ کٕتھ کٕٹھۍ تھاوہون أسۍ ہیٚلدی ترٛیمہِ چیٖز چھِ آسان تِم پرٛوڈَکٹہٕ پٲدٕ کرٕنۍ یَتھ منٛز مطلب کھاد چھِ یِوان اوارگنِک چھِ یِوان یا سُپرے چھِ یِوان تِمَن چیٖزَن ہنٛز چھِ پیٚوان ضروٗرت ییٚمہِ سۭتۍ زَن اَمیٛک ہیٚلدی یہِ پٕلانٛٹ ہیٚکو أسۍ بَنٲوِتھ بیٚیہِ چھِ آسان تِم زَن یِم زَن محکمَن کیٚنٛہہ سیٚنٹِسٹہٕ چھِ آسان تھٲمتۍ یا سُہ کانٛہہ ڈِپارٹمیٚنٛٹ چھُ آسان تیٛتھ کانٛہہ یُس زَن نیٚبرٕ وِزِٹ چھُ کران چیٖز اَمہِ خٲطرٕ چھِ نوٚمَن چیٖزَن ہنٛز ضروٗرت تِمَن نِش چھِ آسان اسہِ ایٚڈوایس حٲصِل کَران تہٕ ساروٕے کھۄتہٕ بوٚڑ بارٕ تَجربہٕ کار چھُ آسان پانہٕ اکھ گِروٗس اَکھ ییٚمِس نِش أسۍ پورٕ چھُ میلان تجرُبہٕ کہِ أسۍ کیٛاہ کَرو اَمہِ خٲطرٕ تہٕ تٔمِس چھُ پانسٕے آسان پَتہ مےٚ کیٛاہ چھُ اَمہٕ أمِس چھِ ژوٚوُہ گھٲنٹہٕ اَتھ کُلِس پٮ۪ٹھ نَظر آسان ژوٚوُہَن گھنٹَن پوٗرٕ نَظر آسان تہٕ یہِ چھُ پانٔے اَمیٛک چیٖز محسوٗس کران تہٕ اَمہِ کِنۍ چھِ آسان أمِس پارٕ پورٕ پَتہ تہٕ زیٛادٕ مٲہِر چھُ آسان یِہوے